بہٕ چھَس اَکھ کانٛہہ تہٕ رٮ۪سِپی پنٛنہِ طٔریٖقہٕ کَران بہٕ چھَس رُہَن لَگاوان تَتھ منٛز بَرابَر بَرابَر مٮ۪قدارَس منٛز کانٛہہ چھِ زیادٕ ترٛاوان کانٛہہ چھُ کَم ترٛاوان مگر بہٕ چھَس بہٕ ہَر کانٛہہ مَصالہٕ پنٛنہِ طٔریٖقہٕ بَرابَر ترٛاوان یُتھ تَتھ ہیٚکہِ گٔژھِتھ یُس سارنی خۄش گَژھِ یُتھ کھٮ۪تھ ہٮ۪کَن اگر زیادٕ رُہَن لَگاوو تیٚلہِ چھِ تَمیُک ٹیسٹ تَتھ سٕمٮ۪ل بَڑان زیادٕ تَمیُک ٹیسٹ خراب گژھان ہٮ۪کان گٔژھِتھ مگر ہمیشہ چھَس بہٕ تیُتُے ترٛاوان رُہَن یُتھ ہَر کانٛہہ ہیٚکہِ کھٮ۪تھ یُتھ نہٕ کٲنٛسہِ بیڈ سٕمٮ۪ل باسہِ کانٛہہ یہِ کِرٛٹِسایِز کَرِ تَمہِ تَمہِ حِساب چھَس بہٕ پَنُن تَتھ یہِ تَمی حِساب رُہَن ترٛاوان تَمی حِساب مَصالہٕ ترٛاوان تاکہِ ہر کانٛہہ ہٮ۪کٮ۪ن اَصٕل پٲٹھۍ سُہ کھےٚ